وعلیکُم سَلام ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک اَہَن حظ آ ٹھیٖک کٕم کِتاب

ٹھیٖک حظ ؤنِو تُہۍ ؤنِو ٹھیٖک حظ

ٹھیٖک حظ چھُ

اَہَن حظ ییٚتہِ چھِ ایٚویلیبُل

ٹھیٖک اَہَن حظ آ کیٚنٛہہ چھُنہٕ ییٚتہِ میلہِ سورُے کیٚنٛہہ یہِ تۅہہِ ضروٗرت چھُو اَہَن حظ آ یِتھٕ پٲٹھۍ تۄہہِ خۄش گٔژھٮ۪و تُہۍ ہیٚکِو اَتہِ تہِ پٔرِتھ تُہۍ ہیٚکِو گَرٕ تہِ نِتھ یِتھٕ پٲٹھۍ تۄہہِ باسہِ ٹھیٖک تہٕ کیٚنٛہہ چھُنہٕ کیٛاہ آ آ مٮ۪مبَرشِپ چھُ ضروٗرت اَتھ آ

اَہَن حظ آ ٹھیٖک ییٚتہِ چھِ ییٚتہِ چھُ فارم وارم چھِ ییٚتہِ آ نہَ حظ بَس آدھار کارڈٕے ہوت بیٚیہِ چھُ فارم کَرُن فِل اَپ تہٕ بَس بیٚیہِ چھُنہٕ کیٚنٛہہ اَہَن حظ آ یہِ چھُ یلہٕ ٹھیٖک آ اَہَن حظ آ ییٖزیٚو تہٕ کیٚنٛہہ چھُنہٕ